اگر بہٕ وَنو تۄہہِ کہ واریاہ چھُ مےٚ پانَس پَسَنٛد یِم کٲشِر لیکھَن وٲلۍ چھِ تِمَن مَنٛز چھِ حَبہٕ خاتون آغا شاہِد علی ییٚمِس مَنٛز مےٚ ٹیٚنتھَس مَنٛز پوٚر مےٚ أمس مُتعلِق یِم زٕ چھِ مےٚ واریاہ پَسَنٛد اگر بہٕ تۄہہِ گۄڈٕنٮ۪تھٕے وَنو یُس ہَسا آغا شاہِد علی چھُ تۄہہِ پتہ آسیو کہ أمس ٲس اکھ بیوٗٹی ٲسۍ أمۍ سٕندِس لیٚکھنَس مَنٛز آسان یا اکھ أنٛدری اوس ڈیٖپ اوس اِنسان گَژھان پَتہٕ ییٚلہِ أمس مُتعلِق اوس اِنسان پَران یا أمۍ سُہ یہِ لیوٚکھمُت اوس ییٚلہِ سُہ بوزان اوس غزلہٕ مَنٛز اوس یہِ ماسٹر بہٕ وَنہٕ کہ اُستادٕے اوس یہِ غزلَن مَنٛز اگر بہٕ تۄہہِ وَنو أمۍ چھےٚ اکھ لیٚچھمٕژ اکھ کۄلیٚکشَن یتھ ناو اوس کَنٹری وِداَوُٹ پوسٹ آفِس تتھ مَنٛز اوس یہِ یِہوٚے لیٚکھان کہ یِتھ پٲٹھۍ چھِ یُس کَشمیٖر چھ مورن چھُ یہ گَژھان ییٚتہِ چھِ پُلٹِکَل اِنسٹیبلِٹی ٲس ییٚتہِ یا بہٕ وَنہٕ کہ فی ساتہٕ ٲس ییٚتہِ آسان کیاہ دِقتٕے دِقت تہٕ پَتہٕ بَنیٛا یہِ یُس یہِ أمۍ سُنٛد لیٚکھُن گوٚو یہِ بَنیٛا کَشمیٖرُک تھیٖمٕے اکھ اتھ مَنٛز اوس یہِ لیٚکھان کہ واریاہ واریاہ اوس یہِ اتھ مَنٛز لیٚکھان اگر بہٕ تۄہہِ بیاکھ اکھ وَنو یا اصل یۄس چھِ حَبہٕ خاتون أمس ٲسۍ یہ ٲس رومینٹِک لیٚکھان زوٗن اوس زوٗنی اوس امس ناو گۄڈٕ تہٕ یہِ ٲس گامَس مَنٛز روزان پَتہٕ کوٚر أمۍ یوٗسُف شاہ چَکَس سۭتۍ خاندَر یُس کَشمیٖرُک بادشاہ اکھ اوس پَتہٕ تَمہِ سۭتۍ بنے یہِ کیاہ کَشمیٖرٕچ کُیِن یہِ ٲس لیٚکھان سانٛگ یا غزلہٕ ٲس یہِ لیٚکھان پَتہٕ لاجہِ أمۍ لیٚکھنہِ ییٚلہِ أمۍ یوٗسُف چَکَس سۭتۍ یہِ اَلَگ گٔیہِ پَتہٕ لوگ أمۍ لیٚکھُن کہِ کِتھ پٲٹھۍ کیاہ گوٚو ہہ گوٚو رومینٹِک تہِ ٲس یہِ لیٚکھان بیٚیہِ کیاہ ٲس یہِ لیٚکھان پَنٕنۍ ایٚکسپرٛٮ۪شَن تہِ ٲس یہِ تِمَن مَنٛز ہاوان